کشمیٖر ہر ہمیشہ تہٕ وَنو أسۍ یَتھ جنت وُنٛکیٚس زٔمیٖنہِ پٮ۪ٹھ یَتھ اَلگ یتیٛک جیوگرٛافی الگ یٔتِچۍ ہسٹرٛی الگ یٔتِچۍ یۄس ڈایوَرسِٹی ریٚلِجیٚس ڈایوَرسِٹی اَلگ تہٕ اَگر أسۍ وُچھُو کہِ کِتھ پٲٹھۍ چھِ وُنٛکیٚس کیٛاہ کیٛاہ ڈِفریٚنٕس چھِ وُنٛکیٚس اَتہِ ییٚتہِ أربَنَس تہِ روٗلَرَس کیٛاہ کیٛاہ ڈِفریٚنٕس چھِ وُنٛکیٚس ییٚتہِ سُہ ٲسِن أربَن یا سُہ ٲسِن روٗلَر ایرِیاز وُنٛکیٚس اَگر بہٕ تۄہہِ وَنہو کہِ گۄڈٕنیٚتھٕے اَگر بہٕ وُچھُو کہِ سوشَل سِٹرَکچَر یُس اسہِ ییٚتہِ چھُ آسان یا اَگر بہٕ وَنہو تۄہہِ یتیٛک کیٛاہ سوشَل سِٹرَکچَر یا فیملی ڈاینامِکسٕچ اَگر مےٚ کَتھ آسہِ کَرٕنۍ تہٕ بہٕ وَنہو تۄہہِ کہِ اَگر أسۍ گۄڈٕنیٚتھٕے وُچھُو أربَن ایرِیاز یعنی کہِ یِم وُنٛکیٚس بٔڑۍ ممالِک سۄاری یِم کیٛاہ چھِ اَتھ وَنان شہر چھِ وُنٛکیٚس اَگر اہنٛز کَتھ کَرٕ بہٕ اَتہِ چھِ آسان نیٛوٗکلیر فیملیٖز مطلب کیٛاہ گوٚو نیٛوٗکلیر فیملیٖز میٛانہِ وَننُک مطلب چھُ یُہۄے کہِ اَتہِ یِم فیملیٖز چھِ آسان تِم چھِ آسان لۄکچہٕ مطلب اَتہِ چھِ اَکھ یا زٕ جنریشنہٕ میٚکسِمَم آسان تہٕ تِم چھِ آسان گوٚو یِم ٹرٛیڈِشنٕلی یِم کشمیٖریٖز چھِ یِم ٲسۍ جۄاینٛٹ فیملی منٛز روزان یعنی کہِ یِم ٲسۍ زٕ ژور جَنریشنہٕ روزان مگر آز چھُنہٕ سُہ وُچھنہٕ یِوان کیٚنٛہہ گامَن منٛز چھِ ہاں یِوان وُچھنہٕ کہِ جۄاینٛٹ چھِ آسان مگر اَگر بہٕ وَنہٕ کہِ أربَنَن ہنٛز نیٛوٗکلیر فیملیٖز واریاہ لۄکچہٕ لۄکچہٕ فیملیٖز چھِ یِوان تِکیٛازِ تہٕ اَتہِ تہِ اَگر أسۍ وُچھو یِم چھِ دَپان ماڈَرنایزیشَن گٔژھ گژھٕنۍ ایٚجوکیشَن گٔژھ سِٹرانٛگ بَنٕنۍ یا اِکونامِک اَپرچونٹیٖز گَژھہٕ اسہِ بَننہِ بیٚیہِ اَگر أسۍ وُچھُو یِمَن چھِ آسان پرٛوفیشنَل روٗلٕز مطلب کیٛاہ گٔے اَتہِ چھِ سَکسیٚس ژھانٛڑان سٲلِم یا أربَن یِم ڈِولٲرٕس آَسان یِم چھِ پرٛیارٹایِز کران سٲنۍ کیریَر یا ایٚجوٗکیشَن یِم موٚہنی تہٕ زنانہٕ یِم چھِ آسان یِم چھِ آسان یِمَن گژھَن جاب مارکیٚٹ گژھہِ یِمَن اصٕل اصٕل آسُن سُہ ٲسِن سٔروِس سیٚکٹَر یا سُہ ٲسِن گورمیٚنٛٹ جابٕز یا تِم ٲسِن سُمال بِزنیٚس اَگر بہٕ تۄہہِ وَنہو کہِ یُس ووٚمیٚن ایٚمپاوَرمیٚنٛٹ چھُ سُہ تہِ چھُ وُنٛکیٚس بوٚڈ اَکھ چیٖز تِکیٛازِ اَگر أسۍ وُچھُو تِم تِم سِٹی اَگر أسۍ وُچھُو ایٚجوٗکیشَن گژھہِ یِمَن اصٕل آسٕنۍ اَگر بہٕ وُنٛکیٚس گامَن ہنٛز کَتھ کَرٕ یِم گام چھِ اسہِ وُنٛکیٚس اَتہِ چھِ اسہِ وُنٛکیٚس جۄاینٛٹ فیلیٖز لَبنہٕ یِوان مطلب کیٛاہ گوٚو اَتہِ چھِ واریاہ واریاہ کِنشِپ ٹایِز چھِ یا میٛوٗچوَل سَپورٹ چھُ اَتہِ آسان اَکھ أکۍ سُنٛد تہِ تَمہِ سۭتۍ چھ اَتہِ آسان واریاہ مَلٹِپٕل جنریشنٕز لَگ بھگ چھِ آسان دۄیہِ کھۄتہٕ زیادٕ جَنریشنٕز چھِ اَتہِ آسان اَگر وُچھُو اَتہِ اَتہِ چھُ بوٚڈ اَکھ چیٖز اَکھ سُہ گوٚو ایٚگریٖکَلچَر مطلب اَتِکۍ یِم لوٗکھ چھِ تِمَن چھِ ایٚگریٖکَلچَر روٗلٕز آسان سُہ ٲسِن فیملی روٗلٕز یا بدل کیٚنٛہہ کیٚنٛہہ چھِ یِمَن آسان یِمَن چھُ أتی آسان سُہ اَتہِ چھِ ٹرٛیڈِنٛگ گژھان تہِ لیبَر کٲم تہِ چھِ اَتہِ ہیٚکان کٔرِتھ بیٚیہِ اَگر أسۍ وُچھُو أسۍ اَتہِ چھِنہٕ ووٚمیٚن ایٚمپاوَرمیٚنٛٹ تیٖژاہ کیٚنٛہہ تِکیٛازِ اَگر أسۍ وَنو کہِ ایٚگرِکَلچَر ایٚکٹِوٹیٖز یا اَپرچونٹیٖز چھِنہٕ یِمَن فارمَل ایٚجوٗکیشنہٕ خٲطرٕ کیٚنٛہہ یا ایٚمپُلایمیٚنٹٕچۍ کَتھ کَرٕ بہٕ وۄنۍ اَگر بہٕ کَرٕ اِکونامی ہنٛز کَتھ یعنی کہِ اِکونامِک یۄس چھِ ڈیٚولَپمیٚنٛٹ أکِس نفرٕ سٕنٛز سۄ کیٛاہ چھِ آسان اَگر بہٕ تۄہہِ وَنہو

أربَن ایرِیا ہَن منٛز چھِ واریاہ زیادٕ اِکونامی تِکیٛازِ تَتہِ چھِ کانٛہہ تہِ ذریعہ ہیٚکہِ تَتہِ بٔنِتھ اِکونامی تَتہِ چھِ واریاہ آپشَنٕز تہِ اِکونامی کماونَس سُہ ٲسِن کانٛہہ تہِ سیٚکٹَر ٲسِن تَتہِ ہیٚکہِ نفر اِکانامی کمٲیِتھ گامَن منٛز چھِ کیٚنٛہہ لِمِٹِڈ یِتھ پٲٹھۍ ایٚگریٖکلچَر چھُ یا باقٕے ہینٛڈی کرافٹہٕ وینٛڈی کرٛافٹہٕ چھِ تہٕ بَس تٔتی چھِ سُہ ایٚنٛڈ گژھان اَگر بہٕ شہرَس وَنہٕ کہِ ایٚگریٖکَلچَر ترٛاوو أسۍ ایٚسایِڈ ایٚگریٖکَلچَر نِمو أسۍ سایڈَس یِم چھِ ہیٚکان ٹرٛیڈ چھِ یِم ہیٚکان کٔرِتھ یا گورمیٚنٛٹ سٔروِس چھِ اَتہِ یا ٹیٛوٗرِزٕم چھُ اَتہِ ہینٛڈی کرٛافٹہٕ چھِ اَتہ یا آیۍ ٹی یا بہٕ وَنہٕ ایٚجوٗکیشَن تہِ چھِ اَتہِ بوٚڈ اَکھ چیٖز اَگر بہٕ کَتھ کَرٕ وُنٛکیٚس کہِ یُس سون ڈِسٹِرٛک گاندَربَل سُہ کَرٕ بہٕ گامسٕے سۭتۍ شُمار اَگر بہٕ وُنٛکٮ۪س ایٚگزامپٕل کَر سریٖنگرٕچ کَرٕ کَتھ یُس اسہِ نزدیٖک چھُ ڈِسٹِرٛک یُس سریٖنگر چھُ اَتہِ چھِ وُنٛکیٚس ہینٛڈ وووٕن کارپیٚٹٕس چھِ اَتہِ آسان یہِ اَتھ خٲطرٕ چھِ فیمَس یا سُہ ٲسِن پشمیٖن وٕرک ٲسِن یا سُہ ٲسِن پیپر مٲشی ٲسِن یا کیلیٖگرٛافی چھِ باقٕے باقٕے چیٖزچھِ تہٕ ٹیٛوٗرِزٕم انڈَسٹری چھِ تتہِ اَتہِ اَکھ بٔڑ اِنڈَسٹری تِکیٛازِ ٹیٛوٗرِزمَس منٛز اِنویٚسٹہٕ کَرُن واریاہ اَکھ اصٕل چیٖز چھِ أربَن اِکونامی ہُنٛد بوٗسٹہٕ کران اَگر أسۍ وچھُو زیادٕ تَر یِم ڈَل لیکَس أنٛدۍ أنٛدۍ چھِ اَتہِ چھِ واریاہ اِکونامی وُنٛکیٚس بوٗسٹہٕ گژھان بیٚیہِ اَگر کَتھ کَرٕ بہٕ وُنٛکیٚس کہِ بیٚیہِ کیٛاہ چھُ اَتہِ اَگر بہٕ وَنہٕ اَتہِ چھِ دۄنؤے پرٛایویٹ تہِ تہٕ پَبلِک سیٚکٹَر تہِ دۄنؤے چیٖز دۄنؤنی منٛز یا سیٚمی گورمیٚنٛٹ وَنہٕ بہٕ یا گورمیٚنٛٹ تہِ چھِ اَتہِ واریاہ اصٕل وُنٛکیٚس گامو کھۄتہٕ یُس ہسا گورمیٚنٛٹ آفسِز ٲسِن ایٚجوٗکیشَنل اِنَسٹِٹیٛوٗشَنٕز ٲسِن یا کانٛہہ تہِ پرٛایویٹ سیٚکٹَر ٲسِن یِم أربَن کشمیٖری چھِ آسان یِمَن منٛز چھِ یِمَن منٛز بنان کیٛاہ ایٚمپٕلایمیٚنٛٹ ایٖزِیٖلی چھِ بنان اِم ہیٚکَن اَتہِ کانٛہہ تہِ رول کٔرِتھ پَنُن اَگر بہٕ کَتھ کَرٕ گامَن ہنٛز گوٚو یِم ایٚگریٖکَلچَر اَگر بہٕ وُچھہٕ اَتہِ چھِ ایٚگریٖکلچَر ڈامنیٹ گژھان مطلب کیٛاہ گوٚو کہ یُس ایٚگریٖکَلچَر چھُ اسہِ سُہ چھُ اسہِ اَکھ بٔڑ اِنڈَسٹرٛی تِکیٛازِ ایٚگیرین یِتھ پٲٹھۍ چھِ أسۍ وَنان تِکیٛازِ فارمِنٛگ چھِ اَتہِ زیادٕ زیادٕ گژھان سُہ ٲسِن دانہِ توٚمُل کۄنٛگ ژھوٗنٛٹھۍ ٲسِن یا کانٛہہ کرٛاپ ٲسِن کیش کرٛاپ ٲسِن یا ڈوٗنۍ ٲسِن یا ژھوٗنٹھۍ ٲسِن یِم چھِ اِکونامی کُن اسہِ بوٗسٹہٕ کران تہٕ سٲنۍ سیفرانٕچۍ کَلٹِویشَن چھِ یہِ چھِ وُنٛکیٚس یوٗنیٖک سانیٚن یِم چھِ اسہِ بھران یِم پاکیٚٹ یا اَگر أسۍ وُچھُو سیٖزنَل لایِولی ہُڈٕس یِم تہِ چھِ اَتہِ مطلب کیٛاہ گوٚو کہِ یِم واریاہ وُنٛکیٚس فیملیٖز چھِ تِم چھِ ڈِپیٚنڈ کران وُنٛکٮ۪س سیٖزنَل ؤرکہِ پٮ۪ٹھ پٔرٹِکیٛوٗلَرلی یِم آسان ہارویٚسٹہٕ کران اسہِ یِمَن کرٛاپ آسان سُہ ٲسِن سیفران یا سُہ ٲسِن ژھوٗنٛٹھۍ یِم ریٚتہٕ کول وِنٹَر یُس چھُ ییٚتہِ آسان یعنی کہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ وَنٛدٕ یُس ییٚتہِ چھُ آسان واریاہ کُڈُر چھُ ییٚتہِ آسان منٛز کَڑُن تِکیٛازِ اَگر أسۍ وچھُو یِم مونٛٹین مونٛٹینی ایرِیاز چھِ یا یِمَن منٛز نہٕ ایٚگریٖکَلچَرل ؤرٕک چھِ تَمہِ آیہِ یا فورسِز چھِ آسان تَمہِ آیہِ یِم چھِ ٹیٚمپورٔلی ؤرٕک کران ہینٛڈی کرٛافٹٕس اَگر أسۍ وچھُو سَبَسٹیٚنٕس مطلب یِم ہینٛڈی کرٛافٹٕس چھِ یِم چھِ پرڈوکٹہٕ دۄنؤنیَن وُنٛکٮ۪س أربَن تہٕ روٗلَر ایرِیاز ٲسِن روٗلَر ایرِیاز اَگر اسہِ آسَن اِمَن منٛز چھِ وُنٛکیٚس سَپلِمیٚنٛٹ گژھان ایٚگریٖکَلچَر اِکنام اِنکَم روٗلَر آرٹِزَنٕز اَگر أسۍ وُچھُو یِم چھِ کران اسہِ ہینٛڈلوٗم ویوِنٛگ ٲسِن باسکیٚٹری ٲسِن یا سُہ ٲسِن وُنٛکیٚس کانٛگرِ ٲسن یا بیٚیہِ کانٛہہ چیٖز ٲسِن اَگر ایٚجوٗکیشَن تہٕ لِٹریسی ہنٛز کَتھ کَرو أسۍ وُنٛکیٚس أربَن ایرِیازَن ہنٛز اَگر أسۍ کَتھ کَرو واریاہ زیادٕ لِٹریسی ریٹٕس چھِ تِکیٛازِ أربَن سیٚنٹَر یِم کشمیٖرَس منٛز چھِ یِمَن چھِ واریاہ سِگنِفِکیٚنٛٹ وُنٛکیٚس لِٹریسی ہنٛز سُہ ٲسِن روٗلَر ایرِیازَن اَگر أسۍ بہٕ نسبَتہِ کہِ کَتھ کَرو ییٖژاہ ییٖژاہ وُنٛکیٚس سُکوٗلَن کُن ایٚکسیٚس آیہِ زیادٕ أربَن ایرِیا ہَن منٛز چھِ زیادٕ یا کالج ٲسِن یا کوچِنگٕس ٲسِن وُنٛکیٚس یِم چھِ زیادٕ ہیٚکان فارمَل ایٚجوٗکیشَن ایٚڈاپٹہٕ کٔرِتھ سریٖنگرَس اَگر بہٕ کَتھ کَرٕ اسہِ نزدیٖک وُنٛکیٚس ڈِسٹِرٛک واریاہ بہتریٖن یوٗنیوَرسِٹی چھِ اَتہِ یا باقٕے باقٕے بٔڑۍ بٔڑۍ اِدارٕ چھِ اَتہِ ایٚجوٗکیشنَل اَپرچونٹیٖز تہِ اَتہِ واریاہ اَگر أسۍ وُچھُو ٹیٚک ایٚجوٗکیشنَل اَپرچونٹیٖز سُہ ٲسِن سایِنَس ٹیٚکنالوجی یا آرٹ کامٲرٕس ٲسِن اَگر أسۍ وُچھُو اِنگلِش میٖڈِیَم یُس چھُ ٹیٚکنالجی ہُنٛد یہِ چھُ آرٹٕس تہٕ کامٲرٕس واریاہ اَتہِ اصٕل چیٖز سُہ ٲسِن اِنگلِش میٖڈِیَم سُہ ٲسن سُکوٗلٕز یا أربَن ایرِیاز تہٕ یِم پیریٚنٹٕس چھِ آسان یِم چھِ آسان یِم پرٛیارٹایِز کران سٲنۍ ایٚجوٗکیشَن چٕلڑرنَن خٲطرٕ اَتہِ زیادٕ ووٚمیٚن ایٚجوٗکیشَن واریاہ اصٕل اَتہِ وۄنۍ اَگر بہٕ گامَن ہنٛز کَتھ کَرٕ واریاہ کَم اَتہِ لِٹریسی ریٹ تِکیٛازِ اَتہِ چھِنہٕ لوٚو لِٹریسی ریٹ لِمِٹِڈ ایٚکسیٚس چھِ آسان کَلچَرَل تہٕ اِکونامِک بیریر اَگر أسۍ وُچھُو اَگر روٗلر ایرِیازَن منٛز وُچھُو تِم فیملیٖز یِمَن نہٕ وُنٛکٮ۪س ؤرٕک چھِ تیٖژاہ زیادٕ آسان کِہیٖنۍ تِم چھِنہٕ فارمَلَس کُن ہیٚکان گٔژِھتھ کِہیٖنۍ بیٚیہِ اَگر بہٕ تۄہہِ وَنہو کہِ وُنٛکیٚس ریٚلِجیٚس تہٕ کَلچَرَل پرٛیٚکٹِسَن ہنٛز اَگر بہٕ کَتھ کَرٕ أربَن ایرِیاز یِم چھِ یِم چھِ ماڈٕریٹ پرٛیٚکٹِس مطلب کیٛاہ گٔے أربَن ایرِیاز یِم کشمیٖرٕکۍ چھِ یِم چھِ اسہِ وُنٛکیٚس ریٚلیٖجیٚس ٲسِن یِم چھِ ایٚکزِبِٹ کران اسہِ تِتھۍ ماڈٕریٹ یا ڈایوٲرٕس تِم اِنٹَرپرٛیٚٹیشَن اگر اِسلامِک پرٛیٚکٹِسَن منٛز ریٚلِجیٚس تہٕ کلچَرَل پرٛیٚکٹِس تہِ چھِ واریاہ اَتہِ ڈِفریٚنٹہٕ آسان اَگر أسۍ وُچھُو کِتھ پٲٹھۍ چھِ یِم فیٚسٹِوَل یِم چھِ تِم کِتھ پٲٹھۍ چھِ سیٚلبٕرٛیٹ گژھان اَگر بہٕ وَنہٕ شہرَن منٛز عیٖدُالفطر ٲسِن یا عیٖدُالاضحیٰ ٲسِن بَڑٕ جۄشہٕ سان چھِ یِم یِوان مناونہٕ

یِم سیٚلبٕریشنہٕ چھِ آسان یِم چھِ آسان کَم آسان سایکَل چھِنہٕ آسان اَتہِ کِہیٖنۍ تہٕ یِتھ پٲٹھۍ گامَن منٛز چھِ آسان اَگر بہٕ کَتھ کَرٕ شہر سۄاری گامَن ہنٛز ٹرٛیڈِشنَل اسلام چھُ اَتہِ تِکیٛازِ یِمَن چھِ آسان کَنزَرویٹِوٗ اِنٹَرپرٛیٚٹیشَن اسلامٕچۍ یِم ریٚلِجیٚس لیٖڈٲرٕس چھِ آسان یِم اِمام چھِ آسان یِمَن چھُ آسان اِنفٕلیٚنٕس کٕمَن کُن کوٚمنٹی یِم آسان اوٚکُن اَگر أسۍ وچھُو یِمَن تہِ چھِ آسان ؤرشِپ چھِ یِم تَمہِ آیہِ پادری آیہِ قصہٕ آیہِ یا زیارتہٕ چھِ اَتہِ آسان یا سُہ نُنٛدٕ ریٛوش چھُ یا باقٕے اَگر أسۍ وُچھُو کیٛاہ یِم ڈِفریٚنٹہٕ سٔروِسِس چھِ آز أکِس نفرَس آسان ایٚکسیٚس کَتہِ چھِ زیادٕ تہٕ کُکُن چھِ آسان گا شہرَن منٛز اَگر بہٕ کَتھ کَرٕ اِنفرٛاسِٹرَکچر بلکل آسان واریاہ زبردَس مین اَگر بہٕ وُنٛکیٚس کَتھ کَرٕ یُس وُنٛکیٚس ہارٹ آف کشمیٖر چھُ دیٹ اِز دی ڈِسٹِرٛک سریٖنگر اَگر بہٕ أمِچ کَتھ کَرٕ واریاہ اصٕل اِنفرٛاسِٹرَکچَر روڈ زبردَست ہیٚلٕتھ کیر فیسلٹی اصٕل سُکوٗل اَتہِ اصٕل تہٕ گامَن ہنٛز منٛز چھِ یِم چَلینٛج آسَان فیس دۄہَے کَرٕنۍ پَبلِک ٹرٛانسپورٹ واریاہ زبردَست آز ترٛٲیمِتۍ ای رِکشہ تہِ ایٚلِکٹِرٛک تہِ یا ہُم تہِ چلان واریاہ واریاہ قٕسمہ یا اولا چھِ اَتہِ اوٗبَر چھِ اَتہِ چلان یا باقٕے باقٕے چھِ اَتہِ سٔروِس چلان چالُو چلان یِم یِم سٔروِس چھِ واریاہ بہتریٖن گامَن منٛز سڑکہ خراب سڑکَن دۄب پاوَر نہٕ آسان کِہیٖنۍ ییٚلہِ ونٛدٕ یِوان تہٕ زَنہٕ یِوان موت تِم سٔروِس نہٕ نیٚٹہ نہٕ سیٛود چلان آب نہٕ آسان وقتَس پٮ۪ٹھ بجلی نہٕ آسان کانٛہہ سٔروِس نہٕ آسان وقتَس پٮ۪ٹھ یِم یِم چَلینٛج پیٚوان فیس کَرٕنۍ گامہٕ کیٚن بِچاریٚن ہیٚلٕتھ کیرَس اَگر بہٕ کَتھ کَرٕ کہِ بلکل اَگر أسۍ وُچھُو کہِ وقتہٕ وقتہٕ تِمَن پیٚوان اَتھ پٮ۪ٹھ دھرنہٕ دِنۍ نیٚبَر سَڑکَن پٮ۪ٹھ نیرُن نیرٕہان سَڑکَن پٮ۪ٹھ تِمَن تہِ دۄب گٔمٕتۍ تَتہِ فٹان دۄبَن تَتہِ پیٚوان تَتہِ فٕٹان کانٛسہِ زَنگ تٔمِس پیٚوان بیٚیہِ ہسپتال گژھُن ہَسپَتالَس منٛز نہٕ ڈاکٹَر تٔمِس کڑان گاڑِ منٛز کُنہِ جایہِ دوٗر تہٕ سُہ نہٕ تور واتٲنی سُہ مران اَڈٕوَتہِ گاڑیٚن ہنٛز اَگر کَتھ وُچھُو تہٕ تٔمِچ چھِ خُدایی زانان بہتر بلکل چھُنہٕ گاڑیٚے اَگر بہٕ وُنٛکٮ۪س گاندربَلکیٚن زیادٕ تَر کَرٕ کَتھ کہِ گاندربَلَس منٛز یِم گام چھِ مےٚ باسان کانٛہہ کۄنیٚکشَنٕے چھُنہٕ تِمَن پایدٔلۍ چھُ پیٚوان نیرُن یا سایکَلَن پٮ۪ٹھ چھِ پیٚوان نیرُن یِمٔے حال چھِ پیٚوان ییٚتکیٚن وُچھِنۍ اَگر بہٕ وۄنۍ زبانہِ ہنٛز کَتھ کَرٕ شہرَن منٛز اَگر أسۍ وُچھُو آز بولان اردو تہٕ انگریٖزی بولان کشمیٖری گوٚمُت ییٚتہِ مُشتھٕے اَگر بہٕ کَتھ کَرٕ وُنٛکیٚس گامَن منٛز اَتہِ یُہوے وُنیہِ کٲشُر بولان یِمَن نہٕ پَیی اردو کیٛاہ گوٚو یا باقٕے زبانہٕ کیٛاہ گٔے باقٕے شُکریہ